اَسَلامُ علیکُم وَرحمتہ اللہِ وَبَرکاتُہ سانہِ کٲشٕر لنگویج اَتھ چھِ وارِیاہ یونیٖک فِچٲرز باقیو لنگویجو نِش یہِ چھِ اَسہِ کہِ یُس یہِ کٲشٕر لنگویج چھِ یہِ چھُنہِ اَسہِ ایزلی اٮ۪ویلیبٕل گَژھان کِتابن پٮ۪ٹھ کِہیٖنۍ پوسٹرن پٮ۪ٹھ کِہیٖنۍ اِس لیے چھُ یہِ لنگویج اَسہِ صرف تھٲمٕژ بولنس تانۍ تھٕے محدوٗد روٗد سَوال کٲشُر لیٚکھنُن تہٕ کٲشُر پَرُن سُہ چھُنہٕ یَتھ سانہِ کٲشیٖر منٛز خاص یِمن تگٲنی پَرُن مُشکلی سان چھِ مٮ۪لان أکِس گامس منٛز اَکھ پرٛیفیسر یا اَکھ ٹیٖچر ییٚمِس کشمیری تَگان آسہِ تہٕ باقی یِم چھِ باقٕے چھَنہٕ کٲشُر تَگان کٲنسے نَہ چھِ تَگان شُرنٕے تہٕ نَہ چھِ تَگان بڑنٕے خاص پٲٹھۍ پَرُن اِس لیے چھِ مےٚ بَسان اَمیُک اَکھ یونیٖک چھُ یہِ کہِ یہِ چھُنہِ شاید لُکن حالاکہِ یہِ ٲسۍ بَڑٕ اٮ۪ٹریکٹیو زبان مگر لُکھ چھِنہٕ گَژھان اَمہِ سۭتۍ اٮ۪ٹریکٹہٕ خاص کیٚنٛہہ تِکیٛازِ ییٚلہِ نہٕ سۄرسِزٕے اٮ۪وَیلیبٕل ٲسۍ اَمہِ خٲطرٕ تہٕ روٗد سَوال اَمِچ پرٛوننسیشن بیٚیہِ یُس یہِ کٲشُر چھِ اَمِچ پرٛوننسیشن تہِ چھِ ڈِفرنٹہٕ جیسے اِنگلِشس چھِ سٲری کَرن ہیوِے پٲٹھۍ ٹرانسلیٹ یو ایس اے یِک پٲٹھۍ یو ایس اے لنڈن وغیرہ أسۍ تہِ چھِ چھِ وَنہٕ ہیٚچھان تِہندِ پٲٹھۍ پرٛونانیس کَرُن یہِ مگر یوتانۍ سَوال اَمہِ کٲشرُک چھِ کٲشرس چھِ پرٮ۪تھ کانٛہہ اِنسان پن پنٕنۍ پٲٹھۍ پرٛنانسیشن کَران سوتھٕکۍ الگ نارتھٕکۍ الگ ویسٹٕکۍ الگ ایٖسٹٕکۍ الگ غرض یہِ کہِ اَتھ کٲشُر لنگویج چھِ پرٛوننسیشن تہِ الگ گٔمٕژ تہٕ اَمیُک روٗد سَوال وٕ گریمر تہٕ اَمیُک گریمر یُس چھُ سُہ چھُ بَڑٕ آسان میوٗٹھ تہٕ مَزٕ دار تہٕ بیٚیہِ چھُ سہل تہِ بیٚیہِ چھِ یہِ اَمچ اَکھ یونیٖک فیٖچر چھِ اَمہِ کٲشرِ لنگویج ہِنٛز سُہ گوٚو یہِ کہِ یہِ چھُ اِنگلِشس سۭتۍ وارِیاہ زیادٕ رَلان اگر أسۍ کُنہِ ساتہٕ وَنان چھِ تِمہٕ آیہِ یور تِم چھِ سِپٮ۪لنگ ٹی اٮ۪چ ایی ایم پتہٕ چھِأسۍ انگلش پٲٹھۍ وَنان دٮ۪م دٮ۪م تہِ چھِ ٹی اٮ۪چ ییی ایم سِپٮ۪لنگ اِس لیے چھُ وارِیاہ زیادٕ رَلان یہِ انگریزس سۭتۍ یہِ کٲشٕر لنگویج یہِ کٲشٕر لنگویج ٲسۍ وارِیاہ زیادٕ خُوبصوٗرت مگر یَتھ کوٚر اَسہِ پانے ترک یہِ لنگویج وچھِنہٕ أسۍ پنٛنٮ۪ن شُرنِے زیادٕ دِوان اُکُن دیان دِنہٕ تہٕ نہَ چھِ پانے دِوان اُکُن دیان وٕنہِ چھِ حَدکھ گَژھان اگر کٲنٛسہِ ہُند بچہٕ نٮ۪برٕ کَنہِ کٲشُر بولہِ تٔمِس چھِ موج دند فٕدران کہِ ژےٚ کیٛازِ وُنُتھ نٮ۪برٕ کَنہِ کٲشُر تہٕ یہِ چھُنہٕ کٲشُر چھُنہٕ آسان وَنُن کِہیٖنۍ